یِتھ کٔنۍ أسۍ وٕچھو کہِ سٲنِس علاقَس منٛز سٲنِس ایریا ہَس منٛز یا بڈگٲمۍ ڈِسٹِرٛکَس منٛز چھِ واریاہ زیادٕ میٚقدارَن منٛز جنٛگَل یِوان لَبنہٕ یا پارکٕز چھِ یِوان لَبنہٕ یا پہاڑ چھِ یِوان یا واریاہ زیادٕ دٔریاب تہِ چھِ یِوان اَتہِ لَبنہٕ یِم یِم یِم جایہِ چھِ یِم چھِنہٕ اَسہِ زیادٕ دوٗر تہِ یا زیادٕ نزدیٖک تہِ أسۍ ہیٚکو یِتھَے کٔنۍ ؤنِتھ کہِ مطلب أسۍ ہیٚکو گٔژھِتھ اَصٕل پٲٹھ ہیٚکو تَتہِ اٮ۪نجاے کٔرِتھ لُکھ چھِ واریاہ زیادٕ دوٗر دراز پٮ۪ٹھ یِوان اور پنٛنٮ۪ن گاڑٮ۪ن منٛز یِم چیٖز اٮ۪نجاے کَرنہٕ خٲطرٕ یِم چیٖز وُچھنہٕ خٲطرٕ یہِ یُس یہِ قۄدرتی خوٗبصوٗرتی چھِ سٲنِس بڈگٲمۍ ڈِسٹِرٛکَس منٛز یہِ یِوان اور اٮ۪نجاے کَرنہٕ خٲطرٕ مگر اگر أسۍ وٕچھو کہِ اَتہِ کَم کَم جانوَر چھِ یِوان جیسے پٔنٛزۍ چھِ ہاپَتھ چھِ یا کُنہِ کُنہِ وِز چھِ اَسہِ سٕہہ تہِ نظرِ گژھان واریاہ قٕسمَن ہٕنٛدۍ کُلۍ کٔٹۍ واریاہ قٕسمَن ہٕنٛدۍ جنٛگلی میٚوٕ جنٛگلی پوش تہِ چھِ یِوان لبنہٕ یِم سانہِ یِم سٲنِس بڈگٲمۍ ڈِسٹِرٛکَس واریاہ خوٗبصوٗرت چھِ بَناوان یا اَتہِ چھِ اَکھ مشہوٗر جاے یَتھ دۄدٕ پَتھٕر چھِ وَنان یہِ جاے چھِ پَنٕںۍ خوٗبصوٗرتی سۭتۍ واریاہ زیادٕ مشہوٗر اَتہِ چھِ واریاہ زیادٕ سبزار یٔمۍ یَتھ لُکھ وٕچھِتھ واریاہ زیادٕ لطف چھِ تُلان واریاہ زیادٕ تفریٖح محسوٗس چھِ کَران واریاہ زیادٕ تِم ذہنی سکوٗن چھِ لَبان یِم چیٖز وُچھِتھ أسۍ چھِ واریاہ زیادٕ اٮ۪نجاے کَران پَنُن ایریا پَنُن ڈِسٹِرٛک ییٚتہِ یِم چیٖز ییٚتہِ یِم ییٚتہِ یِم قۄدرٔتی خوٗبصوٗرتی اَسہِ خٲطرٕ چھِ اَکھ تفریٖح ہُنٛد ذٔریعہِ بَنیومُت